چہلِم رِوَر چِناب رِوَر اِنٛدس رِوَر شوک رِوَر زَنَسکاَر رِوَر یِہُنٛد آب چھُ یِوَان یوٗز کرنہٕ واریاہَن چیٖزَن منٛز فار اَیٚگزَامپٕل اَمہِ آبہٕ پؠٹھ چھِ یِوان بِجلی بَناونہٕ پننؠن باغَن چھِ ہؠکَان یِمو رِورو سۭتۍ سَگ دِتھ بَجہِ بَجہِ فَیکٹٕری تہِ چھِ یِمنٕے دٔریاوَن پؠٹھ آمٕژ بَناونہٕ بَجہِ بَجہِ اِنٛڈَسٹِری لایِک سِٹیٖل اِنٛڈَسٹِری چھِ تِم تہِ ہَسا چھِ کٲم کَرَان أتھۍ آبَس پؠٹھ واریاہ ڈَیم تہِ چھِ یِمنٕے رِورَن پؠٹھ آمٕتۍ بَناونہٕ اَیٚگزَامپٕل چھِ بَغلِیَار پرٛوجَکٹ چھُ باکھَرانَنٛگَل ڈَیم چھُ مَنٛگلا ڈَیم یُس ہَسا میٖر پوٗر ڈِسٹِرک پاکِستانَس منٛز چھُ یِم ہَسا چھِ یِم ڈَیم یِم یِم نٔے رِوَرَن پؠٹھ چھِ آمٕتۍ بَناونہٕ